ہٮ۪لو اَسَلام علیکُم تُہۍ چھُو حظ امی گوٚو ییٚتہِ پٮ۪ٹھ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ مےٚ اوس تُہۍ چھُوحظ صوفی بٮ۪کری وٲلۍ

مےٚ چھُ اصلی حظ بٲیِس حظ خانٛدر مےٚ چھِ ضوٚرَتھ اکے یِم کُکیٖز تہٕ بیٚیہِ اوس مےٚ کیک ویک ضوٚرَتھ مےٚ دوٚپ بہٕ کرہو تُہۍ آرڈر بہٕ ونو تُہۍ اَسہِ چھُ آرڈر ضوٚرَتھ اَسہِ چھُ لگ بگ ہفتہٕ وٕنہِ تُہۍ ہیٚکوٕ مےٚ کمپٕلیٖٹ کٔرِتھ میون آرڈر ہیٚکوٕ تُہۍ کمپٕلیٖٹ کٔرِتھ تُہۍ چھُو نِشاط نہِ نِشاط نِشاط چھُو واتناوُن نِشاط چھُو تُہۍ واتناوُن ہتھ کیک بیٚیہِ ہتھ بِسکیٖٹن ہِنٛدۍ تِم ڈابہٕ یِم چھِنَہ حظ بنانا حظ اورے تِمے ریٚڈی میڈ تِمَے ڈبہٕ چھِ اَسہِ ضوٚرَتھ تہِ بیٚیہِ چھِ اَسہِ ضوٚرَتھ یِمَے ہتھ کہِ کیٛاہ تُہۍ ہیٚکوٕ مےٚ یِم واتنٲیِتھ مگر گَژھِ ڈیٹس پٮ۪ٹھ واتُن بیٚیہِ ٹایمس پٮ۪ٹھ ونۍ چھِ اَسہِ ہفتہٕ پتہٕ چھِ اَسہِ تور سوزُن لگ بگ یِہوے فٔسٹس پٮ۪ٹھ چھُ اَسہِ سوزُن تہٕ مگر ٹایمس پٮ۪ٹھ کاہہِ بج ہیو مےٚ آسیا آرڈر تَمہِ وِزِ تیار اَہن حظ بیٚیہِ اگر بٲگِر خٲنۍ تہِ تھٲہِو کُکیٖز تھٲزیو تُہۍ مےٚ زٕ اکھ زٕ کے جیٖز تھٲے زیو یِم حظ اَسہِ گَرِ پژھٮ۪ن وَژھٮ۪ن لگن تیتھ خٲطرٕ یِم اَسہِ کیک چھِنَہ تتھ چھُ اَسہِ مجمہٕ وجمہٕ ضوٚرَتھ تہٕ سُہ چھُ اَسہِ فُل بنٛد کٔرِتھ پٮ۪کِنٛگ وٮ۪کِنٛگ کٔرِتھ سوزُن تہٕ سُہ گَژھِ آسُن اَسہِ یِتَھے کٔنی پٮ۪کِنٛگ کٔرِتھ بیٚیہِ چھُو تۄہہِ اَسہِ بیٚیہِ اگر تَمہِ بیٚیہِ تَمہِ بغٲر اگر بٲگِر خانٮ۪ن ہُنٛد مجمہٕ ہیٚکوٕ بنٲیِتھ تُہۍ اَسہِ چھِ اَسہِ چھِ ہتھ اَسہِ چھُ ہتھ پیٖس ہَتھ پیٖس بناوُن یہِ بیٚیہِ چھُ اَسہِ بناوُن پنٛژاہ یِم پنٛژاہ چھِ اَسہِ بناوٕنۍ بیٚیہِ چھِ اَسہِ بٲگَر خانہِ چھِ اَسہِ پانٛژھ ہتھ ضوٚرَتھ برابر فُل فُل اکھ مجمہٕ اَچھا اَچھا اکھ بٲگِر خٲنۍ حظ اگر تُہۍ اکھ چھِ پنٛژاہن ہِنٛز تہِ بنانا بیٛاکھ چھِ ہتٕچ تہِ بنان تہۍ بنٲیتو ہتن ہتہٕ ہتھٕے یۄس ہتس چھَنہٕ حظ کۄس ہِش چھِ زیادٕ اصٕل بنان ادٕ ٹھیٖک چھُ تیٚلہِ تیٚلہِ تھٲتو تِمَے تِمَے بنٲتو پانٛژھ ہتھ اَسہِ اَچھا اَچھا ادٕ اگر تِم اَسہِ اگر تِم اصٕل ادٕ ٹھیٖکھے چھُ اگر تِم اصٕل چھِ بنان تیٚلہِ بنٲیتو اسہِ تُہۍ تِمَے تہٕ بیٚیہِ بنٲیتو ونۍ چھُ بیٛاکھ چیٖز تُہۍ چھُو حظ مِٹھٲے وِٹھٲے تہِ کٕنان

بٲگِر خٲنۍ تہِ کیک تہِ ٹھیٖک ٹھیٖک اَچھا اَسہِ اَسہِ چھِ ضوٚرَتھ اَسہِ حظ چھُ ضوٚرتھ یِمَے اگر پٕلم کیکٕے گَژھان سُہ کۭتِس چھُ گَژھان ادٕ ٹھیٖکھے چھُ تیٚلہِ اگر سُے اکھ تِمَے یِم پنٛژاہ تھٲے تو تہٕ بیٚیہِ تھٲتو ہُم چیٖز ٹھیٖک چھا باقی تھٲے زیو تُہۍ مےٚ تُہۍ تَمہِ دۄہ تیار تیٚلہِ چلو ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ چلو شُکر چلو شُکریہ شُکریہ شُکریہ صحت اَسَلام علیکُم